مےٚ یُس یہِ دوٚیِم چیٖز انیو مےٚ کیاہ انیو بٔتھِیُک سرَم کمیُک مِنِمَلِسٹُک یُس اَمیُک یہِ پروڈَکٹ اوس مےٚ کوٚر یہِ یوٗز مےٚ باسے نہٕ اَمہِ سۭتۍ گۄڈٕنِچ کَتھ اگر کانٛہہ چیٖز اَسہِ درٛوٚگ پیٚو سۄ گژھِ اَسہِ تَمیُک تھوڑا پَتہٕ تِتھُے رِزَلٹ تہِ دِیُن کہِ اَسہِ باسہِ نا اگر اَسہِ یہِ پونٛسہٕ کٔرۍ خَرٕچ اَسہِ مِلیو امیُکۍ کینٛہہ رِزَلٹ اگر مےٚ پروڈَکٹ اوٚن ٲٹھَن شَتَن تہٕ ٲٹھَن پونٛسَن ہٕنٛز کٲم کٔر نہٕ تٔمۍ کُنہِ وَنۍ اگر سُہ کالہٕ چھِ پیٚوان سرم مَتھُن یا صُبحٲے چھِ أسۍ میک اَپ برونٛٹھ لَگاوان یا ژیٖرۍ چھِ وۄتھان کہِ بٕتھِس پیٚٹھ ٲس نہٕ کانٛہہ اَثَر پیٚوان کہِ تَتھ اوس لیٚکھتھ سُہ اوس ایٚکنی خٲطرٕ پھیٚپھرَن خٲطرٕ اوس سُہ سُہ اوس گیٚنیٚن خٲطرٕ بٕتھِس چھِ گیٚن رَوزان بٕتھِس چھِ گژھان خۄشکی تَتھ خٲطرٕ مےٚ باسیو نہٕ سُہ یوٗز کٔرِتھ کانٛہہ چلو وَنۍ سونٛچاو مےٚ تہٕ دۄنٕے ترٛیٚنٕے دۄہَن منٛز کَتہِ باسہِ رِزَلٹ شاید ٲٹھ دَہَن دۄہَن کَرو یوٗز وَنۍ اگر یہِ چیٖز چھُ یوٗتاہ درٛوٚگ یہِ گژھِ نہ دیٚن تیُتھُے ییٚتہِ کینٛہہ یوٗز کٔرِتھ باسیٛو مےٚ کہِ یوٗز چھَس بہٕ کَران مےٚ چھَ نہٕ کانٛہہ فرقٕے پیٚوان اگر أسۍ لَگاوان چھِ بٕتھِس پیٚٹھ سِرَم سُہ چھُ بٕتھِس سۄ سافٹ کَران مطلب کہِ اِنسان چھُ اَتھ منٛز اَتھ چھُ لاگُن بٕتھِس ڈرٛاینیٚس چھُ آسان ختم گٔمٕژ بُتھ چھُ آسان چَمکان مگر مےٚ باسیٛو نہٕ تیُتھ کانٛہہ رِزَلٹا مےٚ پیٚیِکھ مےٚ باسیٛو نہٕ کانٛہہ فرکھا وَرکھا ٲس بٕتھِس اَکھ یوٗتاہ یوٗز کٔرِو أمِس چھِ باسان یِم گٔژھ پونٛسہٕ زایہِ کَرٕنۍ وَنۍ اوس نہٕ دۄن ترٛیٚن ہَتَن ہُنٛد چیٖز وَنہو کہ ٲٹھَن شَتَن کانٛہہ چیٖز اَنُن تَتھ گژھِ نہَ پَتہٕ تِتُے کینٛہہ نیران گۄڈنیُک اوسُس مطلب یُس یہِ تمیُک یہِ پیکیج یُس تَتھ اوس تم سُہ اوس مطلب تمیُک یُس یہِ کانٹِٹی ٲس سۄ ٲس واریاہ کَم وَنۍ کَمُک اوس سہلٕے کِہیٖنۍ پَتہٕ دیہے تِتھُے کینٛہہ رِزَلٹا یا کینٛہہ تمہِ سۭتۍ پیٚیہِ نہٕ بٕتھِس کٕہٕنۍ فرقا یُتھ اوس تیُتھُے اوس یِم تَتھ لیکھِتھ ٲسۍ یِم تَتھ منٛز تَتھ منٛز کیٛاہ کیمِکَلٕز ٲسۍ سیٚلَسِک ایٚسِڈ یِم ٲسۍ تُہۍ کہِ تِم کَرٕہَن مَدَت تِم کَران بہٕ تہِ ٹھیٖک نہ یِتھ کَن کَران چھِ یِتھ کٔنۍ گَژھان چھِ باقٕے یہِ سیٚلسِلِک یِم یوٗز ایٚکنِیَن خٲطٕر چھِ کَران یِم یہِ مگر کانٛہہ فَرخا وَرخہ پیٚیہِ نہٕ بہٕ وَنہٕ پَنُن کہِ یہِ مےٚ کٔرِتھ پونٛسہٕ زایہِ